اگر أسۍ موڈٕس آف ٹرانسپوٹ وٕچھو تتھ منٛز چھِ گۄڈٕنٮ۪تھٕے بسِز مگر یُس یہِ سون علاقہٕ چھُ یتھ منٛز چھِنہٕ آز یُس بہٕ کرٕ پننہِ گامٕچ کتھ یتھ منٛز چھِنہٕ زیادٕ بسِز آز پکان کینٛہہ یتھ چھِ پکان سومو زیادٕ آز سومو تہٕ تویرا یعنی یِم لکچہِ گاڑِ چھِ یِوان تہٕ مگر کینٛژن علاقن یعنی ڈسٹرکس منٛز چھِ وُنہِ تہِ کینٛژن علاقن بسہٕ پکان

اگر تِہنٛز کتھ کرو تِہنٛز کالٹی کیٛاہ ٲسۍ گۄڈٕتٮ۪تھٕے وٕچھو أسۍ ییٚلہِ بس چھِ آسان بٔڑ چھِ بس آسان اتھ منٛز چھِ تھوڑا لُکھ تہِ زیادے کھسان تہٕ یِم چھِ زیادٕ گنٛدگی اتھ منٛز ترٛاوان تہٕ یُس اتھ نیُک کنڈیکٹر چھُ آسان کٔلینر ییٚمِس أسۍ ونان چھِ سُہ چھُ دۄہس منٛز اکی لٹہِ اتھ صفٲیی کران سُہ گوٚو صُبحن یا کرِ سُہ کالچٮ۪ن تہٕ مگر دۄہس چھِ آسان اتھ منٛز گندگی یۄس پیمٕژ چھِ آسان سۄ چھِ آسان أتھۍ منٛز تہٕ بیٚیہِ یِم بس یۄس آسان ٲسۍ یہِ ٲسۍ واریاہ ٹایِم راوٕراوان أمِس اوس پٮ۪وان سٹاپ پتہٕ سٹاپ رُکُن تہٕ لہاظہ کٔرتھ أکِس پسیٚنجرس اوس واریاہ ٹایِم زایہِ گژھان یِم وۄنۍ یِم سومو چھِ یِہنٛز کتھ اگر أسۍ کرو یِم چھِ ٹایِم اگر یِہنٛدس مُطابق وٕچھو أسۍ یِم تہِ چھِ تھوڑا ٹایِم اٮ۪کٕسٹرا ہٕے دِوان تِکیٛازِ اگر یِمن پٕنٛژہن کلوٗ میٖٹرن گٔژھۍ یِمن لگٕنۍ زیادٕ کھۄتہٕ زیادٕ منٹ پانٛژھ تٲجی پکنس مگر یِم تہِ چھِ آز گنٛٹہٕ دِوان کیٛازِ یِم چھِ وتہِ واریاہن جاین رُکان سوٲرۍ گٔژھۍ آسٕنۍ تہٕ باقٕے کتھ اگر أسۍ کرو ریلویزٕچ تہٕ یُس ریلوے چھُ أسۍ چھِنہٕ وُنہِ پوٗرٕ کنٮ۪کٹ انڑیا ہس سۭتۍ کینٛہہ اسہِ چھِ وُنہِ یۄس ٹرین سٔروِس چھِ سۄ چھِ اسہِ بانہال تانی وُنکیٚس بحال یعنی سۄ چھِ بارہمولہ ٹوٚ بانہالٕے مگر بٕتھِ چھِ بیٚیہِ کٹرا پٮ۪ٹھ چھِ جوٚم تانۍ اسہِ برابر تہٕ جوٚم جیمہِ پٮ۪ٹھ چھِ آل انڈیا ہس سۭتۍ أسۍ کنٮ۪کشن تھٔروٗ ریل گژھان تہٕ مگر وُنکیٚس چھُ پروجٮ۪کٹ چلان تہٕ سُہ چھُ ؤنۍ لگ بگ گژھِ سُہ زٕ ساس پٕنٛژٕہس منٛز کمپٕلیٖٹ تہٕ أسۍ گژھو ٹرینہِ ذٔریعہٕ پوٗرٕ ہندوستانس سۭتۍ کنٮ۪کٹ تہٕ امہِ علاوٕ یِم اسہِ ٹرانسپوٹٕکۍ وسٲیِل چھِ تتھ منٛز چھُ یِوان جہاز یعنی آیر یُس آیر ویز چھِ سٲنۍ تہٕ امِچ کالٹی چھِ بہتٔریٖن تہٕ مگر یُس أسۍ وٕچھو باقٕے یعنے یِم بسِز وغیرہ یِم چھِ تھوڑا اسہِ ٹایِم راوٕراون تہٕ بیٚیہِ چھُنہٕ اتھ تیوٗتاہ یُس آرگنایزٕڑ طٔریٖقس منٛز چھنہٕ یِم پکان کینٛہہ تہٕ تہِ چھِ یِمن پرابلِم تہٕ بیٛاکھ یۄس یِمن پرابلِم چھِ یِم چھِ آسان پرایوٹھٕے اکثر تہٕ لہاظا کٔرتھ یِم چھِ پننہِ مرضی ہنٛدۍ مٲلِک آسان یِم سنٛدۍ یِم چھِ کُنہِ ساتہٕ سوارِ ژھٕنان أتھی ترٛایِتھ تہٕ پانہٕ نیرن یہِ خۄش گژھٮ۪کھ تہِ چھُ یِمن تہِ چھِ یِم کران تہٕ یِمن تہِ چھُنہٕ پریٚژھن وول آسان زیادٕ کانٛہہ لہاظہ کٔرتھ اگر أسۍ وٕچھو کالٹی چھِ تھوڑا خرابٕے پہن یِہنٛز تہٕ بیٚیہِ اگر أسۍ روڑ وٕچھو روڑ چھُ ماشا اللہ وُنکیٚس واریاہ زبردست بنان تہٕ وُنکیٚس چھُ گورنمینٹ کران واریاہ کوٗشش أسۍ بناوو یِم روڑ ویز کرو أسۍ ٹھیٖک یِتھے کٲٹھۍ چھُ یتھ کنہِ اسہِ ووٚن ریلوے ریلوے ٹریکہٕ چھِ یِوان بناونہٕ تہٕ اگر أسۍ وٕچھو وُنکیٚس چھُ کٔشیٖرِ انٛدر ساروی کھۄتہٕ تھوٚد ریلوے بریج چھُ یِوان بناونہٕ تہٕ یِتھے کٲٹھۍ یُس زن اسہِ پوٗرٕ ہندوستانس سۭتۍ کنٮ۪کٹ کرِ یِتھے کٲٹھۍ چھُ باقٕے سٔروِس یِم واٹر ویز چھِ تِم تہِ چھِ تِم روٗدۍ نہٕ وۄنۍ خاص کینٛہہ وۄنۍ چھِ تِم زیادٕ کران یہِ ایز اےٚ ریٚکریشنل یوٗز تہٕ أسۍ وٕچھو اگر یِتھے کٔنۍ کینٛہہ گام چھِ وُنہِ تہِ تھوڑا یِمن نہٕ اگر جہلمس پٮ۪ٹھ چھِ تِم تِمن چھنہٕ وُنکیٚس برٛیجِس اٮ۪ویلیبٕل کینٛہہ تہٕ تِم ہسا چھِ وُنہِ تہِ نایہِ منٛز نایہِ ہُنٛد یوٗز کران امہِ خٲطرٕ گوٚو تِم چھِ وُنکیٚس یُس ٹرانسپوٹ چھُ واٹر ویزٕے پکناوان تِہُنٛد یُس یہِ یہِ چھُ ٹرانسپوٹ چھُ گوٚو أسۍ وٕچھو ییٚتہِ چھِ ناوٕ تہِ وُنہِ چلان تہٕ کینٛہہ علاقن منٛز چھِ وُنہِ تہِ ٹانٛگہٕ سٔروِس جٲری تہٕ تِمن چھُ اگر تِمن چھُ آسان نزدیٖکی سفر تہِ کرُن تہٕ کلوٗ میٖٹر زٕ ژور تِم چھِ وُنہِ تہِ ٹانگن ہُنٛد استعمال کران تہٕ اوٚور آل وٕچھو أسۍ ٹرانسپوٹ فیسلٹی چھِ یتہِ زبردست تہٕ تہٕ ٹایِم تہِ چھُ واریاہ بچان یِتھ کٔنۍ برونٛٹھ اوس یِمن بسن منٛز واریاہ ٹایِم گژھان زایہِ تہِ چھُنہٕ وُنکیٚس کینٛہہ تہٕ ماشاہ اللہ أسۍ ونو یُس یہِ ٹرانسپورٹ سون چھُ یہِ چھُ بڑٕ بہتر اتھ منٛز مگر وُنہِ تہِ چھِ کینٛہہ سُدہار اننُک ضروٗرت